اَسلام علیکُم آ کٕم حظ چھِو

ڈَلہٕ گیٹ چھُو گژھُن تۄہہِ چھُو ڈَل گیٹہٕ پٮ۪ٹھ بڈٕ گوٗم کِنہٕ ڈَل گیٹ اَچھا اَچھا اَچھا اَچھا اَچھا یہِ چھا آوُٹ سایِڈ أسۍ حظ چھِ زٕ ساس رۄپیہِ ہیٚوان زیادٕ نہَ حظ کیٚنٛہہ زٕ ساس کیٛاہ حظ چھِ وَنان اَز حظ چھِ اَز کیٛاہ چھِ یِوان نہَ حظ تُہۍ وُچھِو تیٖل کوٚت ووت پَتہٕ چھُ سہلٕے پَتہٕ رۄپیہِ اَکھ زٕ ہَتھ کٔرہوس کَم کیٚنٛہہ چھُنہٕ یہِ حظ چھِ کَم گژھان واریاہ یہِ چھُ واریاہ پٮ۪ٹھٕے نیر حظ نہٕ گوٚو وۅنۍ چونُے نہٕ میٛونُے رۄپیَس پنٛداہ شَتھ تھٲوزِ یاد تَمہِ کَم گژھِ نہٕ کیٚنٛہہ آ کٔژِ بَجہِ مےٚ کٔژِ بَجہِ چھُ یُن کَر وُنکٮ۪س ترٛےٚ بَجے پَتہٕ اَچھا چلو چلو بہٕ کَرہو تۄہہِ کال کیٚنٛہہ چھُنہٕ او کے او کے